السلامُ علیکم السلام ورحمۃ اللہ وبرکاتہُ بہٕ ہسا چھس واریاہ کینٛہہ بوزان مگر ییٚمہِ سۭتۍ مےٚ سکون چھُ یِوان تِم چھِ کینٛہہ کم تِم چھِ مےٚ ژٲرِتھ تھٲمٕتۍ تتھ منٛز ہسا چھِ اکھ ژٕ درٛاکھ نیٚتھ نوٚن ژےٚ مرحبا چھُے یہِ کٔمۍ ہٲوے یہِ اوتھ جوانو بیٚاکھ ہسا چھِ زخم جگرٕکۍ بہٕ کس ہاوے مےٚ کُس سمجَم یہِ میٲنۍ موج بیٚاکھ ہسا چھُ کُس دپان یِم دۄکھ تہٕ غم مشرایہِ یہِ عید تتھ منٛز حظ چھِ بیٚاکھ از یاد پیٚووُم ووٚدُم زارو قطار بیٚاکھ ہسا چھُ زمین چھِ پراران زمان چھُ ژھاران یِم ہسا أسۍ کینٛہہ یِم مےٚ واریاہ پسنٛد ٲسۍ تہٕ یِم ہسا مےٚ وُنۍ یِم ہسا چھُس بہٕ بوزان ییٚلہٕ بہٕ کُنُے زوٚن آسہٕ ییٚلہِ مےٚ کینٛہہ ٹنیشن آسہِ تیٚلہِ ہسا چھُس یِم بہٕ بوزان یِم ہسا چھِ مےٚ مدد کران شۄگنس منٛز بییٚہِ آرامس منٛز ییٚلہِ بہٕ کُن تہِ گژھہٕ ییٚلہِ بہِ گاڑِ منٛز یا کُن گژھہٕ بہ ہسا چھُ یہے بوزان بییٚہِ ہن نہ ہسا چھس بہٕ بوزان یِم چھُس بہٕ بوزان زیادٕ تر یِم چھُس بہٕ بوزان ہمیشہ زیادٕ تر یِمو سۭتۍ چھُ مےٚ سکون یِوان ییٚلہِ بہٕ کُنے زوٚن آسہٕ ییٚلہِ بہٕ کُن نیرٕ یِم ہسا چھُس بوزان اصٕل پٲٹھۍ